اَلسلامُ علیکُم وَرحمتہ للہِ وَبَرَکاتہوٗ سوال چھُ کہِ مےٚ چھِ وَنُن کہِ میٛانہِ خٲطرٕ کُس کٲم ٲس سارِوِیو کھۄتہٕ زیادٕ مُشکِل تہٕ کٔمِس سۭتۍ کَرٕنۍ ٲس سُہ مُشکِل تہٕ مےٚ کیٛاہ کوٚر تہٕ یُس کٲم میٛانہِ خٲطرٕ وٕنیُک تامَتھ میٛانہِ لایفہِ منٛز سارِوِیو کھۄتہٕ زیادٕ مُشکِل ٲس سُہ ٲس پنٛنہِ ماجہِ سۭتۍ گانَس منٛز گاو چاونہِ گَژھُن تۄہہِ یی یہِ بوٗزِتھ اَسُن مگر یہِ چھِ پوٚز ییٚلہِ بہٕ پنٛنہِ ماجہٕ سۭتۍ اَکہِ دۄہ گٔیَس گانَس منٛز گاو چاونہِ

گاو ٲس سٮ۪ٹھاہ مٔتِتھ آمٕژ گاو ٲس نہٕ بِلکُل تہِ مانٲنی تہٕ میٛٲنہِ ماجہِ کیٛاہ کٔر کٲم أمۍ أنۍ لوٗر تہٕ لٲج یہِ چوب دِنۍ أمِس خٲطرٕ تہٕ بہٕ چھَس ژَلان بہٕ چھَس وَدان نہ نہ بہٕ یِمہٕ نہٕ بہٕ یِمہٕ نہٕ مگر کَرُن تہِ اوس ضٔروٗری تہٕ اس لیے کیٛاہ کوٚر کٲم اس لیے کوٚر مےٚ کٲم أمِس تھوٚو مےٚ گایہِ بٕتھِ کَنۍ گاسہٕ مےٚ دوٚپ تانٮ۪تھ لَگہِ یہِ اُکنٕے تہِ یوتامَتھ أسۍ پنٕنۍ کٲم نِمَو کٔرِتھ مگر زِ گُپُن گوٚو گُپُنٕے یہِ کَتہِ مانہِ ہے أمۍ تُج تیٖژاہ لَتہٕ یہِ ہسا چھِ لَتہٕ دِوان یہِ چھےٚ اَسہِ بالٹیٖن پھٕٹراوان کیٛاہ تھام تہٕ اٮ۪نٛڈَس کٔر اَسہِ کٲم اٮ۪نٛڈَس ییٚلہِ نہٕ اَسہِ چوٚلٕے تہٕ پَتہٕ اوٚن اَسہِ تٔتی حَبہٕ کاک یُس اَسہِ ہمساے اوس آو سُے تہٕ تٔمۍ کٔر کٲم تھٲوٕن أمِس یہِ پٔتِم زنٛگہٕ زٕ گٔنٛڈِتھ پٔتِم زنٛگہٕ زٕ ییٚلہِ تٔمِس گٔنٛڈِتھ تھایہِ بٕتھِ کَنہِ تھوٚوُس ووٚژھ تہِ تہٕ گایہِ دیُت چَنہٕ چاونہٕ تہٕ اَسہِ مَکلٲو پَنٕنۍ کٲم یہِ کٲم چھِ مےٚ باسان یہِ گُپُن جانوَر سنٛبالُن واریاہ زیادٕ مُشکِل تِکیٛازِ پَیی چھِنہٕ آسان کہِ أمِس کَر بَدلہِ نِیَت کَر گژھِ أمِس منٛز یی سُہ جانَوَر پان تہٕ یہِ یی تہِ کَرِ یہِ اَٹیک اَسہِ اس لیے یُس مےٚ سارِوِیو کھۄتہٕ مُشکِل کٲم باسے أزیُک تامَتھ پَنٛنہِ لایفہِ منٛز سُہ گوٚو گُپَن رَچھُن باقٕے چھِنہٕ مےٚ کٕہٕنۍ تہِ کٲم أزیُک تامَتھ مُشکِل باسیمٕژ تہٕ اس لیے چھَس بہٕ پرٛٮ۪تھ کٲنٛسہِ یہِ صلح دِوان کہِ پرٛٮ۪تھ کانٛہہ کٲم چھِ سہَل بغٲرِ گُپَن رَچھٕنۍ جانوَر رَچھٕنۍ تہٕ بیٚیہِ چھَس بہٕ تۄہہِ تہِ وَنان یی زِ گُپَن ییٚلہِ رٔچھیوٗ تِم رٔچھیوٗ بَڑٕ شریٖف تہٕ بیٚیہِ رٔچھیوٗک یِم بڑٕ شریٖف تہِ آسَن تہٕ بیٚیہِ یِم سنٛبالٕنۍ مُشکِل تِنہٕ آسَن نہٕ کِہیٖنۍ یِمَن سۭتۍ چھِ اِنسانَس فٲیِدٕ تہِ یِوان مگر کھۄژُن تہِ چھِ یِوان بَڑٕ کیٛازِکہِ یِم چھِنہٕ کُنہِ ساتَن ایُژھ حملہٕ کران اورٕ اِنسانَس یِم تھاوَن اِنسانَس پَہلَرِ پھٕٹرٲیِتھ باقٕے وَسلام السلامُ علیکُم وَ رحمتُہ للہ وَ بَرَ کاتُہہ